وی ایل سی سی کرٛیٖم یۄس چھےٚ سۄے باسے مےٚ واریاہ زیادٕ میانہِ خٲطرٕ بیسٹہٕ کیازکہِ تمہِ سۭتۍ یہِ چھِ روزان اَتھٕ تہِ نَرٕم بُتھ تہِ نَرَم یُس خۄشکی چھِ سُہ چھِ گژھان دوٗر خۄشکی آز چھِ گَرمہٕ کِس یَتھ موسمَس منٛز واریاہ زیادٕ بُتھ گژھان خراب اَدٕ گژھان خراب کرٛیٚہن نیر دِوان دٲرِتھ خۄشکی نیران واریاہ زیادٕ تہٕ تمہِ سۭتۍ گٔے مےٚ سۄ سورُے دوٗر سُہ باسیٚو مےٚ واریاہ اَصٕل